ہٮ۪لو السلام علیکُم مُشتاق صٲب چھُو تُہۍ چھُو مُشتاق صٲب ٹھیٖک اَصٕل پٲٹھۍ چھِو بہٕ حظ چھُس غلام نبی چھَژٕبَل پٮ۪ٹھ ییٚمِس تۄہہِ اوترٕ دِژے یَو آرڈر دِژے یَو گاڈَن اَدٕ تۄہہِ کَر آسیو تِم ضوٚرَتھ آ تۄہہِ چھو پتہٕ مےٚ کیٛاہ پرابلِم گٔے مےٚ چھِنہ یہِ گاڈٕ وول چھُنہ أمِس چھِ حظ گٔمٕژ کٲم یہِ اوس جیٚمۍ وَتہِ پکان تہِ تَتہِ چھِ ٲسمٕژ گٔمٕژ دٔلیٖل اَتہِ چھِ ٲسمٕژ وَتھ بنٛد ہِش سُہ چھِ پھَسیومُت تٔتھۍ وۄنۍ کو اوسُم سُہ فون کران دَپان اوس مےٚ بہٕ ہٮ۪کہٕ نہٕ آز أنِتھ کِہیٖنۍ نہٕ تہٕ مےٚ سوٗنٛچ مےٚ وٕچھ ڈیری مےٚ کوٚڑ تُہُنٛد نمبَر مےٚ وٕچھے مےٚ چھُ تۄہہِ آرڈر ترٛاوُن یِتھ پٲٹھۍ تہٕ مےٚ سوٗنٛچ یہِ مےٚ پَزِ تۄہہِ فون کَرُن مےٚ پَزِ تۄہہِ وَنُن کہِ مےٚ چھُ باسان مُشکِلٕے چھُ کہِ آز واتَن گاڈٕ

بہٕ حظ چھُس سَمجان برادَر بہٕ چھُس سَمجان سُہ چیٖز بہٕ چھُس سمجان مےٚ کوٚر تۄہہِ اسی لیے فون مےٚ دوٚپ اگر تُہۍ اگر تُہۍ ہیٚکِو اَکھ زٕ گَنٹہٕ یا زٕ ژور گنٛٹہٕ بیٚیہِ پیٛٲرِتھ ییٖتِس کالَس ییٖتِس کالَس سُہ ٹرٛیفِک ییٚلہٕ گژھِ تپٲرۍ أسۍ سُہ واتہِ یور بہٕ سوزناوَن سُہ ڈٮ۪رٮ۪ک اَپٲری اوٗرۍ ییٖژاہ ییٖژاہ مجبوٗری چھا یا تہِ چھِ وۄنۍ بہٕ چھُس سَمجان تُہۍ تہِ سَمجِو یہِ میٛٲنۍ کَتھ کہِ مےٚ کوٚر نہٕ یہِ زورٕ کیٚنٛہہ حالانٛکہِ مےٚ چھِ اَتھ منٛز رۄپیہِ داہ زیننہِ مےٚ کوٚر نہٕ زورٕ کیٚنٛہہ سُہ بِچار پھسیو اچانک وۄنۍ اگر کیٚنٛہہ بیٚیہِ کانٛہہ ذریعہٕ آسہِ ہا یَمہِ کہِ ذریعہٕ بہٕ واتناو ہا یِم یور مےٚ چھُنہٕ باسان یوٗتاہ جلدی واتہِ سُہ کیٚنہہ تٔمۍ کوٚر مےٚ وۄنۍ مےٚ فون دوٚپُن ہے بہٕ چھُس کوٗشِش کران مےٚ مہ ترٛاوَن أکِس دۄن گنٛٹَن منٛز مگر مےٚ گژھِ لیٹ تہٕ مےٚ کوٚر اَسی اسی لیے فون مےٚ دوٚپ بہٕ وَنہٕ تۄہہِ صُبحُہ سوزنو بہٕ ڈَرٮ۪ک تُہُنٛد تُہُنٛد کِنی سُہ یی نہٕ مےٚ نِش کیٚنہہ بہٕ کَرنہٕ بہٕ رَٹنہٕ مال کہیٖنۍ نہٕ بہٕ سوزنَے سُہ اَپٲری تُہُنٛد کُن تہٕ تُہۍ رٔٹِو تٔمِس تٔتی مگر تَتھ

چلو مےٚ مےٚ چھُ باسان مےٚ چھُ باسان مےٚ چھُ اَکھ بیٛاکھ اَکھ برادرٔی بوے سُہ تہِ چھُ أتھۍ کارَس سۭتۍ کران مےٚ باسان بہٕ کَرٕ تٔمۍ سٕے فون بہٕ سوزناوَو تۄہہِ یِم گاڈس داہ کِلوٗ تہٕ وٕنی صحیح صحیح مےٚ مون مگر تُہۍ سَمجِو یہِ کہِ تُہۍ سَمجِو مےٚ کوٚر نہٕ یہِ زورٕ کِہیٖنۍ نہٕ بہٕ چھُسو تۄہہِ وَنان مےٚ چھِ اَتھ منٛز نَفہٕے مےٚ چھِ رۄپیہِ داہ زیننہِ چلو مےٚ چھُ باسان اگر نہٕ خۄدایَن مےٚ آسہِ تھوٚمُت میٛانہِ خٲطرٕ تھوٚمُت اوس تھوٚمُت یہِ کِہیٖنۍ مَگر میون برادٔری بوے بَچہِ اَتھ منٛز مےٚ باسان بہٕ کَرٕ تٔمۍ سٕے فون بہٕ سوزناوَن سُے تیٚلہِ مےٚ باسان سُہ چھُ اٮ۪ویلِبٕل بہٕ کَر تٔمِس ییٚکیٛاہ فون بہٕ وٕچھِ سُہ کیٛاہ وَنہِ نہ نہ نہ نہ نہ یِم آسِن نہ نہ نہ نہ نہ نہ یوٗتاہ یُتھ تۄہہِ مےٚ پٮ۪ٹھ بَروسہٕ چھُ تُہۍ تُہۍ سَمجِو سُہ تہِ چھُ چھُس بٕے تٔمِس پٮ۪ٹھ تہِ کَرٕ بہٕ تِتھَے پٲٹھۍ بَروسہٕ تُہۍ تُہۍ مہٕ مٲنِو میون میٛٲنۍ زبان چھےٚ بہٕ وَنہٕ نہٕ اَپُز بہٕ کَرٕ تیٚلہِ کٲم بہٕ کَرٕ تٔمۍ سٕے فون بہٕ سوزناوَو کٲشِر گاڈٕ داہ کِلُو أ اوٗرۍ تیٚلہِ ٹھیٖک چھُنہ یہِ چھا تٔتھۍ اَڈرٮ۪سَس پٮ۪ٹھ بہٕ چھُس دِوان میٛٲنۍ زبان چھےٚ مُسلمان سٕنٛز زبان چھےٚ نہ مُسلمان سٕنٛز زبان چھےٚ نہٕ اَپُز آسان مُسلمان سٕنٛز زبان پٮ۪ٹھ گژھِ پَژھ کَرٕن أسے پانہٕ ؤنۍ مُسلمان بٲے چھِ دپان مُسلمان بٲے سٕنٛز زبانہِ پٮ۪ٹھ گژھِ بَروسہٕ آسُن ٹھیٖک چھا تیٚلہِ بہٕ کرناوَو تۄہہِ ییٚکیٛاہ بہٕ کَرٕ تٔمِس سۭتۍ کَتھ بہٕ کَرو تۄہہِ واپَس فون ٹھیٖک چھا بہٕ سوزناوَو تۄہہِ واپس اوٗرۍ یِم داہ داہ کِلوٗ چلو چلو چلو السلام علیکُم